اَسلام علیکُم وَرَحمَتُہ اللہِ وَبَرَکاتُہ بہٕ چھُس بشیٖر اَحمَد گاندَربَل پیٚٹھ مےٚ چھِ جانوَر واریاہ گاو چھَم تیٖر چھِم ژھایٚجہِ چھَم کۄکَر چھم واریاہ قِسمہِ ہِم چھِم جانوَر مےٚ چھِ گۄنیٚتھے یار یٔمِس بہٕ گاو ہیٚوان چھُس یٔمِس بہٕ گاو ہیٚوان چھُس پوٚتُس چھُس دۄد گایہِ دۄد ہیٚوان سُے دۄد چھُس کٕنان کَران چھُس پَنٕنۍ گُزار تٔتھۍ پیٹھ سُے چھُم تٔمسی سۭتۍ چھم یِوان اِنکَم ییٚلہِ گاو چھِ یارَس ہیٚژٕم اوترٕ گاو مٔلۍ تٔمۍ دِژ گاو پوٚتُس کٔرٕم کٲم گایہِ ہُند دۄد لوگُم کٕنُن تہٕ تمی سۭتۍ بَنیٚیِم پَنٕنۍ اِنکَم یۄس بہٕ پَنٕنۍ زِندَگی ییٚمہِ سۭتۍ بہٕ بَسَر ہیٚکان چھُس کٔرِتھ گاو دراے مےٚ بہٕ چھُس شُکُر گُزار تمِس یار سُنٛد یٔمۍ مےٚ سوٚ گاو دِژ سۄ دراے واریاہ بہتریٖن گاو تمۍ دِژ مےٚ واریاہ اَصل گاو یۄس مےٚ دۄد اَصل چھِ دِوان تٔمۍ یہِ ووٚن تٔمۍ دیُت بَرابَد یہِ تٔمۍ زَبان دِژ تٔمۍ دیُت بَرابَد تٔمۍ نِش دۄد بِلکُل عَلاوَے دوٚپُن یارَ یا دی یِتھ پٲٹھۍ دۄد یوٗتَاہ مَگَر بہٕ چھُس شُکُر تمِس پَننِس یارَس کَران یٔمِس مےٚ سۄ ہیٚژبَرابَد دراے تمۍ سٕنٛز زَبان تمۍ دوٚپ یِتھ پٲٹھۍ پوٚتُس چھُس بہٕ سُے صبحٲے وۄتھان اَنان چھُس أمِس گایہِ گاسہٕ اَصٕل پٲٹھۍ چھُسَس واتان پوٚتُس چھِ یِہے دۄد دِوان مےٚ پوٚتُس چھُس أمۍ سُنٛدُے دۄد کٕنان پوٚتُس چھُس أمۍ سِندِ سۭتۍ ہیٚکان پَنٕنۍ زِندَگی یِم زِندَگی ہِنٛد گُزار کٔرِتھ پوٚتُس چھُس کران کٲم یُس یہِ پوٚتُس چھُس أمۍسی یارَس وَنان وۄنۍ دِتہٕ مےٚ تیٖر تیٖر تہِ مےٚ دِ تہٕ وۄنۍ تیٖر تہِ یہِ یار چھُ دَپان مہَ ہےٚ ژٕ ٹیٚنشَن مےٚ دوٚپمَس یارَ امہِ سۭتۍ نہَ چھُنہٕ تیوٗتاہ گُزار ہیٚکان گٔژھِتھ اَگَر بہٕ گاے ہُنٛد دۄدُے یوت کٕنہٕ مےٚ نا گَژھِ نہٕ پوٗرٕ گُزار بہٕ ہیٚکہٕ نہٕ پَنٕنۍ زِندَگی پوٗرٕ اَصل پٲٹھۍ گُزٲرِتھ پوٚتُس چھُ وَنان یہِ مَہ ہےٚ ٹینشَن مےٚ دوٚپمَس ژٕ دِتا مےٚ تیٖر أنِتھ بٕہ تہِ ہا کَرٕ کٲم بہٕ کَرٕ مارٕ تیٖر بہٕ کٕنہٕ دُکانَس مےٚ گَژھِ مۄکلہِ ٹینشَن سٲرے یہِ تہِ چھُ کَران کٲم یٔمۍ کوٚر یارَن مےٚ فون دوٚپُن پَگاہ وۄنۍ ییٖزِ فَلٲنۍ جایہِ اَسہِ چھِ تیٖر کٕنٕنۍ ییٚمِسٕے چھی تیٖر کٕنٕنۍ تہٕ ژٕ ہیٚکھٕ تیٖر مےٚ دوٚپمَس مَہ ہےٚ ٹینشَن دوٚپمَس مَگَر اَصلی نَیہِ ہِنٛد تیٖر ہا دیٖزِ دوٚپُن ژٕ مہَ ہےٚ ٹیٚنشَن جَوِڈور نَیہِ چھِ ساروے کھۄتہٕ ساروے کھۄتہٕ اَصل تیٖر یِوان تمِس یارَس سۭتۍ گووُس تیٖر ہیٚنہِ تیٖر دَہہ مَر اورٕ آوُس گَرٕ زٕ دۄہ لٔگۍ پوٚتُس ووتُس گَرٕ مٲرۍ تِمے تیٖر وانَس تِم دراے واریاہ اَصل وَزَن دار تیٖر بییٚہِ دراوُکھ چَرٕب دراوُکھ مٔٹۍ تیٖر دراے یِمَو مٔٹۍ تیٖر دراے بِلکُل اَصل پوٚتُس کٔرٕم کٲم سُے ماز کُنُم وانَس تَتھ آو واریاہ نَفع واریاہ نَفع آو ییٚمہِ سۭتۍ مےٚ پَنٕنۍ لایِف پَنٕنۍ زِندَگی اَصۭل پٲٹھۍ یِہے اِنکَم آیہِ مےٚ پَنٕنۍ زِندَگی ہیٚچم گُزٲرِتھ دوٚپمَس شُکُر چھُس بہٕ چون کَران کیاز ژٕ چھُکھ مےٚ ہَمیشہ ساتھ دِوان ژٕ چھُکھ اَصل رۄبَن بَنوومُت ییٚمہِ وِز مےٚ ووٚنُے ژےٚ مےٚ چھِ گاو ضوٚرَتھ یا تیوٗر چھُ ضوٚرَتھ تمہِ وِزِ کوٚرُتھ نہٕ نَکار ژٕ آوکُھ مےٚ سۭتۍ مےٚ مِلیوٚو چانہِ سۭتۍ واریاہ مَدَد یِتھے پٲٹھۍ ووٚن مےٚ بیٚکۍ یارَن اوترٕ آیے سُہ مازَس دوٚپُن مےٚ خٲطرٕ وٕچھ ژھاوجہِ ہنا اکھ مےٚ دوٚپمَس مَہ ہےف ٹینشَن دوٚپُن مےٚ چھِ مےٚ چھِ سَکھ دۄدٕچ مَجبوٗری بہٕ ہیٚمہٕ ہا ژھایٚجہِ دۄد تہِ یا مِثال بییٚہِ دِتہٕ ژٕ مۄنٛگَر زٕ ژورمےٚ ٲسۍ ضوٚرَتھ بہٕ کٕنہٕ ہا بہٕ کَرہا ہیٚمہٕ ہَے ژےٚ بہٕ کٕٕنہٕ ہا أکِس بیٚکِس یُتھ مےٚ تہِ بنہِ ہا رۄپیہِ داہہ مےٚ کٔر کٲم مےٚ دوٚپمَس مَہ ہےٚ ژٕ ٹینشَن یِتھے پٲٹھۍ ہیٚژمَس ژھاوجہِ ہِن زٕ ژور دوپمَس اکھ ژھاوٕج چھے ییٚکیاہ یہِ چھے دۄدَس ترے کِلوٗ دِوان اَگَر أمۍ سُنٛد دۄد کٕنَکھ تہِ اَتھ چھُ یِوان اَصل پونٛسہٕ امہِ سۭتۍ ہیٚکی اِنکَم واریاہ اَصل پَنٕنۍ بَنٲیِتھ پَنُن اَصل رۄپے ہیٚکَکھ ؤٹِتھ تہٕ وۄنۍ مَہ ہےٚ ٹینشَن مےٚ دوٚپمَس بییٚہِ چھی ییٚکیا یِم مۄنٛگرِ بَچہ زٕ ژور اَگَر یِم تہٕ کٕنَکھ یِمَن تہِ ییہِ اَصل روپے یِمَن بَنی اَصل نَفع اَصٕل نَفَع بَنی امہِ سۭتۍ وَلہ مےٚ دِ مۄنٛگرِ بَچہ ژور کینٛہہ چھُنہ پَرواے کینٛہہ چھُنہ پَرواے مےٚ دوپمَس مَہ ہےٚ ٹینشَن پَگاہ وٲتۍزِ ییٚمہِ ٹایمہٕ بہٕ دِمے ژھاوٕج ترے چھے مےٚ بییٚہِ چھِے مۄنٛگَر ژور اکھ ژھاوٕج چھے دِوان دۄدَس ترے کِلوٗ أمۍ کٔر کٲم تمۍ تُلۍ تہٕ آو پَگاہ دوٚپمَس مَگَر پونٛسہٕ أنۍزِ اَتھَس کیَتھ تمۍ تُلۍ دِتۍ پونٛسہٕ مےٚ کٔر کٲم مےٚ تہٕ ہیتۍ تِم بیٚکِس مےٚ بَنہِ ہا تِمَن واریاہ اَصل پونٛسہٕ واریاہ اَصل نَفَع آے مےٚ تِمَن یُہے چھُ میون کَماونُک ذٔریعہِ یِتھے پٲٹھۍ دوٚپمَس وِنہِ بہٕ تراو کۄکَر فارما اکھ کٔرٕم کٲم کۄکَر فارما نیٚبرٕ یارَس دوٚپ مےٚ مےٚ دیاناو لۄکٕٹۍ لۄکٕٹۍ پوٗتۍ یِم بہٕ فارمَس مَنٛز رَچھَکھ تِمَن کَرٕ فیڈِنٛگ تِم گَژھَن بٔڈۍ یِم پَگَہہ کٕنَکھ مےٚ بہ ییہِ تمہِ سۭتۍ اَصٕل پونٛسہٕ مےٚ ییہِ تمہِ سۭتۍ اِنکَم پَکہِ میٲنۍ برونٛہہ یِتھے پٲٹھۍ کوٚرُم یارَس سۭتۍ رٲبطہٕ تمۍ دِتۍ پونٛسہٕ یارَس دوٚپمَس ہَتہٕ پونٛسہ چھی میٲنۍ نَقٕد مےٚ دِتہٕ پوٗتۍ دَہہ ترہ ژَتجٖی أنِتھ پوٗتۍ دَہہ ترہہ دِتِن تِم ترٲیِم فارمَس ریٚتَس کھَنڈَس رٔچھِم دیُتمَکھ فَل وَل اَصل پٲٹھۍ دیُتمَکھ کھیٚن ویٚن کٔرٕم کٲم اَصٕل پٲٹھۍ ووت سَکھ ٹایمہٕ ٹایمہٕ دیُتمَکھ کھیٚن ویٚن یِم پوٗتۍ دوہہ کھۄتہٕ دوہہ اَصٕل بٔڑۍ گے ریٚتہ پَتہ گے کٲم أمۍسی یارَس دوٚپُم ہَس دوٚپمَس کۄکَر وٲلِس سۭتۍ کَر کَنٹیکٹ مےٚ چھی کۄکَر گٔمٕتۍ کِننہٕ خٲطرٕ تَیار یٔمۍ یارَن دیُت نَمبَر دوٚپُن ہَہ یہِ چھُے کۄکَر تُلان دُکانَن خٲطرٕ تٔمۍسی یہَ کوٚر مےٚ تمِس نَفرَس فون دوٚپمَس ہے وَل حظ کۄکَر حظ چھی تٔمۍ کٔر کٲم سُہ آو تمے وِزِ تُلٕنۍ میٲنۍ تِم کۄکَر کۄکَر تُلٕنۍ میٲنۍ مےٚ مِلے بِلکُل تِمَن کۄکرَن تہِ واریاہ اَصل پونٛسہِ مےٚ گے اَصٕل پٲٹھۍ پَنٕنۍ لایِف سیٚٹٕل مےٚ آے نہٕ کانٛہہ تہِ دِکَت کیاز کہِ مےٚ مِلیوٚو کۄکرَن مَنٛز تہِ نَفَع اَصل تیٖرَن مَنٛز تہِ ژھاوجَن مَنٛز تہِ گٲوَن مَنٛز تہِ خاص کَر چھِ مےٚ باسان یِم چھِ سٲری یِم تِم تیٖر ٲسِن یا گاو ٲسِن یا کۄکُر ٲسِن اَگَر نہٕ یم رَچھنہٕ اَصل پٲٹھۍ یِن یِمَن چھِ اَصٕل پٲٹھۍ یِوان نَفَع یِیہِ اُمَن اَصۭل پٲٹھۍ اِنسان گوٚژھ یِمَن ٹایمہٕ ٹایمہٕ پَتہٕ واتُن اَصل سان یِم تہِ چھِ پَنٕنۍ فٲیدٕ دِوان بِلکُل اَصل یِمَن چھُنہٕ کہۭنۍ تہِ ٹینشَن اَگَر یِمَن ٹایمہٕ پَتہٕ ٹایمہٕ واتو یِم چھِ بِلکُل اَصۭل رۄپَے پَنُنۍ فٲیدٕ دِوان یُس پوٚتُس اِنسان پَنٕنۍ لایِف برونٛہہ ہیٚکہِ آرام سان گُزٲرِتھ